اگر أسۍ وٕچھو کہِ یوٗتاہ یوٗتاہ اسہِ ییٚتٮ۪تھ آرٹ ورٕک کٔشمیٖرٕچ پرٛموٹ کرو یا ہٮ۪وٚر ہٮ۪وٚر بڑاوو تمہِ سۭتۍ کیٚاہ گژھِ تمہِ سۭتۍ گژھِ یُس یہِ سون کلچر چھِ یہِ روزِ اسہِ جمع تہٕ موٗجوٗد اتھ دِیہِ بجر گژھِ اتھ تکیازِ تمہِ سۭتۍ کیٚاہ گژھِ کٲم یِم ییٚتیِکۍ کلاکار چھِ فن کار چھِ تہنٛد یُس گرٕ تہِ چھُ سُہ تہِ پکنہٕ کیٚازِ تِمن تہِ ملہِ پانس خٲطرٕ روزگار اگر أسۍ وٕچھو أسۍ کِتھ پٲٹھۍ چھِ وٕنکٮ۪نس ییٚتہِ پرموٹ کران گۄڈٕنٮ۪تھ أسۍ چھِ کران آنلاٮ۪ن کان اپلوڈ تہ یا اگر أسۍ وٕچھو کہِ سوشل میٖڈیا یِم وٕنکٮ۪نس وٮ۪ب ساٮ۪ٹہٕ چھِ تِمن پٮ۪ٹھ کیٚاہ چھِ کران تِمن پٮ۪ٹھ آز اکھ یُس تجارت گرٕ چھُ آسان سُہ کیٚاہ چھُ کران سُہ چھُ تتھ پٮ۪ٹھ پنُن اکھ ایکاونٹ یا پلٮ۪ٹفارم بناوان پتہٕ چھُ سُہ ییٚتہِ یِم چیٖز چھِ کٔشیٖرِ ہنٛدی تِم کھالان تتھ پٮ۪ٹھ سُہ ٲسِن انسٹاگرام سُہ ٲسِن فٮ۪س بُک سُہ ٲسِن بدل کانٛہہ وٮ۪ب ساٮ۪ٹ آنلاٮ۪ن سُہ چھِ تتھ پٮ۪ٹھ کھالان تہِ تمہِ سۭتۍ کیٚاہ چھُ گژھان تم سنٛز کٲم چھِ بڑان اسہِ پزِ یہوے کرُن کہِ أسۍ کرو ونکٮ۪نس یِم ییٚتِکۍ کلاکار چھُِ تِمن پزِ اسہِ ونُن کہِ تُہۍ کٔرِو سا یِم زیادٕ زیادٕ یِم چھو یِم کٔرِو سا پانہٕ ؤنی یِم تمہِ سۭتۍ کیٚاہ گژھِ یا وٮ۪ب ساٮ۪ٹہٕ چھِ یِم بنٲیِو تمہِ سۭتۍ یِنو تُہۍ یِنو تۄہہِ زیادٕ زیادٕ لوک خریدٲری کرنہِ امہِ پتہٕ اگر أسۍ وٕچھو آز چھُ آنلاٮ۪ن سٹور تہِ آسان تکیازِ ییٚتٚیتھ یُس ہٮ۪نہٕ وول چھُ آسان سُہ کیٚاہ چھُ ہٮ۪کان سُہ چھُ پانے ہٮ۪کان ہٮ۪تھ آنلاینٕے چھُ سُھ پٮ۪مٮ۪نٹ تہِ کران سُہ چھُ آنلاینٕے ہٮ۪وان تہِ تٔمِس چھُ سُہ گرٕ واتان سُہ چیٖز تتھ منٛز کیٚاہ چھُ گژھان کٲم تتھ منٛز چھُ واریاہن ہنٛد روزگار اگر أسۍ وچھو ڈلؤری باے چھُ تٔمِس چھُ روزگار بنان ییٚمِس یہِ ہٮ۪وٚن آسہِ تٔمِس چھُ یہِ فٲٮ۪دٕ ملان کہِ تٔمِس چھُ گرِ بِہتھے واتان تٔمِس چھُ نہ کامہِ دۄہ پنُن زایہِ پٮ۪وان کرُن کہیٖنۍ یُس ہٮ۪نہٕ وول چھُ آسان یا وٕنۍ زن ساری یُس کٕنن وول چھُ آسان تٔمِس تہِ چھُ نہٕ پانہٕ پٮ۪وان گژھُن کہیٖنۍ سُہ چھُ ڈٮ۪لوری باٮ۪س اتھِ دِوان تہِ سُہ چھُ کران ڈٮ۪لور بیٚیہِ اگر أسۍ وٕچھو کہِ بیٚیہِ کیٚاہ پزِ اسہِ کرُن اسہِ پزن یِم ایگزِبِشن کرٕنۍ یعنے کہِ مٲلہٕ چھُ آسان کُنہِ جاے یا کینٛہہ چھُ آسان یِم پزن اسہِ کرٕنۍ تمہِ سۭتۍ کیٚاہ گژھِ تمہِ سۭتۍ گژھِ اہنٛدۍ یِم چیٖز تہِ یِنۍ زیادٕ زیادٕ لوٗکھ ییٚلہِ وٕچھنہِ یِن تِم تہِ کرن کٲم تِم کرن یہِ پرموٹ بیٚیہِ اگر أسۍ وٕچھو اسہِ پزن یِم لۄکٕٹۍ لۄکٕٹۍ سٹال تھاوٕنۍ تتھ ہوٹلن پٮ۪ٹھ گژھن اسہِ تھاوٕنۍ یا کُنہِ جایہِ رٮ۪سٹورنٹ چھِ آسان تِمن گژھِ آسٕنۍ گوو واریاہ واریاہ کٮ۪مپ کرو أسۍ یا ویٖڈٮ۪و کانفرٮ۪نسہٕ کرو أسۍ تِمو سۭتۍ چھِ بڑان سون یہِ کلچر یُس آسان ییٚتیُک چھُ آرٹسٹن ہُنٛد امہِ پتہٕ اگر أسۍ وٕچھو یُس ٹیوٗرِزم ییٚتیُک چھُ أسۍ کرو تِمن سۭتۍ تہِ جُڑو أسۍ تمہِ سۭتۍ کیٚاہ گژھِ کٲم تمہِ سۭتۍ ٹٮ۪ورسٹ جاٮ۪ن تہِ ہٮ۪کو أسۍ پنٕنۍ پتہٕ یس یہِ یہِ کلاکٲری چھِ کشیرِ ہنٛدۍ یہِ ہٮ۪کو أسۍ ہٲوتھ بیٚیہِ کیٚاہ کرو أسۍ کُنہِ جاے أسۍ کرو اٮ۪جوکٮ۪شنل کٮ۪مس یا یِم بناوو أسۍ امہِ سۭتۍ کیٚاہ گژھِ یِمن منٛز تہِ ہاوو أسۍ کہِ کیٚاہ کیٚاہ آرٹ یِمن منٛز چھِ آسان یِم کتھ پٲٹھۍ چھِ کشمیٖرُک آرٹ ہاوان تمہِ سۭتۍ کیٚاہ ملہِ فٲٮ۪دٕ تمہِ سۭتۍ یِم ییٚتِکۍ آرٹسٹ چھِ تہنٛد تہِ بٔڑِ کیٚاہ چھ اتھ ونان یُس روزگار چھُ تتھ منٛز تہِ گژھِ تِمن ہُرٮ۪ر گوو بہٕ ونہِ ٲخرس پٮ۪ٹھ یہٕے کہِ یوٗتاہ یوٗتاہ أسۍ زیادٕ آنلاٮ۪ن تہٕ آفلاٮ۪ن موڈن کُن گژھو دۄنوٕنے کُن اگر أسۍ کمباٮ۪ن کروکھ یا جمع کروکھ تمہِ سۭتۍ کیٚاہ گژھیُس ییٚتِکۍ کشیٖرٕ ہندۍ آرٹِسٹ چھِ یہنٛد روزگار بڑِ یہنٛز نٮ۪ٹورک بڑِ یا بہٕ ؤنہٕ یتھ پٲٹھۍ سوساٮ۪ٹی منٛز یہنٛد اکھ رول